اَگَر ہَسا أسۍ وُِنکیٚنَس ڈِسٹرک بارامُلاہٕچ کتھ کَرو یُس ہَسا روزگار چھُ سُہ ہَسا چھُ اَکہِ معاشرٕ خٲطرٕ واریاہ ضوٚ اکھ أہم ذٔریعہِ اَگَر ہَسا أسۍ وُِنکیٚنَس کتھ کَرو أکِس روزگار روزگار آسنٕچ گۄڈنیٚتھ اَگَر ہَسا أسۍ وُچھو وُِنکیٚنَس چھِ اگر زیاد پَہم چھِ وُنکیٚنَس جَوان یِم چھِ تِم چھِ واریاہ کَم ایٚجہِ مَنٛز خانٔدَر کَران اَگَر ہَسا أسۍ وُچھو سُہ جَوان اَگر پوٚرمُت آسہِ لیکِن سُہ آسہِ نہٕ مگ اَگَر مَگَر سُہ آسہ نہٕ کانٛہہ تٔمِس نِش آسہِ نہٕ کانٛہہ روزگار کِہیٖنٛۍ گۄڈنیٚتھ ہَسا گَژھِ سُہ ضروٗری اکھ روزگار آسُن تِکیٛازِ برٛونٛہہ یوٚس فیسَلٹی ٲسۍ آسان سۄ ٲسۍ آسان وُنکیٚن چہِ نَسلہِ نِش واریاہ کَم اَگَر ہَسا أسۍ وُِنچَن کہِ نَسلہٕ ہٕنٛز کتھ کَرو یتھ مَنٛز ہَسا گَژھِ وُنکیٚن کِس بَچَس آسٕنۍ پرٛتھ طرفہٕ فیسَلٹی اَیولیبٕل تِکیٛازِ تَوَے ہَسا گَژھِ یُس وُِنکیٚن کہِ معاشرُک اکھ جَوان آسہِ یوٗتھ آسہِ خاص کَر ڈِسٹرک بارامُلاہُک چھِ أسۍ کتھ کَران تٔمِس ہَسا گَژھِ وُِنکیٚنَس ضروٗری کانٛہہ نَتہٕ کانٛہہ روزگار آسُن اَگَر نہٕ وۅنۍ تٔمِس روزگار آسہِ سُہ ہَسا ہیٚکہِ مَطلَب کہِ ایٚگرِ کَلچَر چھُ وُنکیٚنَس اَسہِ وُِنکیٚنَس ہَسا چھ اَسہِ زرٲعی کاشتہٕ کٲری چھَ مَطلَب کہِ بَجہِ بَجہِ اِنڈَسٹرٛی چھِ مَطلَب سُہ ہَسا ہیٚکہِ گورمِنٹ جاب تہِ ہیٚکَس اَگَر سُہ پَرٕ لیٚکھِ مَطلَب پَرِ لیٚکھِ حٲصل کَرِ کیٚنٛہہ تَمہِ سۭتۍ وُِنکیٚنَس ہَسا چھِ ایٚگزام پیٚوان کالِفے کَرٕنۍ کہِ وُنکیٚس ہَسا چھِ پیٚوان ایٚگزام کالِفے کَرٕنۍ وُنکیٚنَس ہَسا چھُنہٕ برٛوٗنٛہِم دور کیٚنٛہہ برٛونٛہہ ٲسۍ لَگان رِشوَتَس پیٚٹھ اَنہِ کھَلہِ یا برٛونٛہہ اوس آسان خاندٲنۍ راج اَنہِ کھَلہٕ ٲسۍ لَگان پرٛتھ کانٛہہ وُنکیٚنٕچ کتھ اَگَر أسۍ کَرَو وُِنکیٚنَس ہسا اَگَر کانٛہہ تہِ اِنسان پَرِ سُہ ہَسا ہیٚکہِ پانہٕ کیٚنٛہہ بٔنِتھ سُے وُِنکیٚنَس ہَسا چھِ ایٚگزام کالِفے پیٚوان کَرُن آرام سان چھُ ہےَ ہیٚکہِ سُہ اِنسان کیٚنٛہہ بٔنِتھ بییٚہِ ہَسا ہیٚکہِ سُہ سیٚلف ایٚمپہ مَطلَب کہِ پانہٕ کانٛہہ بِزنِس کٔرِتھ سُہ وُنکیٚن ہَسا چھُ اَگَر أسۍ وٕچھو وُنکیٚن ہَسا چھِ ہِندوستان گورمِنٹ یُس ہَسا چھِ سۄ ہَسا چھِ وُنکیٚنَس پرٛتھ طریٖقُک لون دِوان لُکَن اَگَر ہَسا اِں اِنسانَس آسیٚس مَطلَب کہِ یہِ آسہِ دَپان بہٕ گوٚژھُس پانہٕ مَطلَب کہِ کیٚنٛہہ بِزنِس ترٛاوُن بہٕ گوٚژھُس پَنُن کیٚنٛہہ روزگار کَرُن سُہ ہَسا چھُنہٕ پَتہٕ پنٕنُے یوت روزگار کران کیٚنٛہہ سُہ ہَسا چھِ مَطلَب کہِ اَگَر تٔمۍ کانٛہہ بِزنِس ترٛٲو سُہ ہَسا چھِ دَہَن لوٗکَن مَطلَب کہِ اتھ بِزنِسَس مَنٛز شُمار کَران یِم ہَسا لوٗکھ چھِ تِم ہَسا چھِ وُنکیٚنَس زیادٕ پریٚفرنس دِوان گورمِنٹ جابَس نہَ کہِ اگر بییٚہِ ہَسا پرٛایویٹ جابَس تِکیٛاز چھِ یہِ کیٛازِ چھِ یِم دِوان تِکیٛازِ اگر أسۍ وُچھو گۄڈنیُک گۄڈنیٚتھٕے چھِ یہِ أزیُک نوجَوان اَز یہِ پرٛتھ کانٛہہ أزیُک نَوجَوان ہَسا چھُ آسان پوٚرمُت لیٛوٗکھمُت سُہ ہَسا چھُنہٕ آسان برٛوٗنٛہمہِ جَنریشنہِ ہٕنٛدۍ خٲ پٲٹھۍ اَنپَڑھ کِہیٖنٛۍ سُہ ہَسا چھِ تَوَے آسان مَطلَب کہِ تٔمِس چھِ آسان پَننہِ محنَت ہُنٛد سیٚٹھاہ پھیران اَگَر نہٕ سُہ بِچور یہِ گورمِنٹ جاب اَگَر نہٕ سُہ گورمِنٹ مُلٲزِم لَگہِ تَوَے ہَسا چھِ وُنکیٚنٕکۍ جَوان بیٚیہِ ہَسا چھِ یِم سیٚٹھاہ محنَت کَران پَننہِ پَرنٕچ دوران تِکیٛازِ وُنکیٚنَس ہَسا چھ واریاہ رۄپے تہِ لَگان وُنکیٚن کِس پَرنَس تَوَے ہَسا چھِ یہِ زیاد پرٛیٚفَر کَران یا گَژھِ یہِ گورمِنٹ جاب میلُن نَتہٕ گَژھِ أمِس پرٛایویٹ جاب میلُن اَسہِ ہَسا چھُنہٕ اَسہِ ہَسا چھُ پَننہِ جایہِ وُچھمُت یُس ہَسا اکھ اَن ایٚمپٕل یُس ہَسا اکھ بے روزگار چھ سٲنِس ڈِسٹرکَس مَنٛز سُہ ہَسا چھُ بِچور وُنکیٚنَس مَطلَب کانٛہہ چھُ پی ایٚچ ڈی کٔرِتھ ایٚم ایٚڈ چھ کٔرِتھ مَطلَب سُہ ہَسا چھِ وُنکیٚنَس پَننہِ جایہِ شَرمَنٛدٕ بہٕ کیٛاز بَنیوس نہٕ مَگَر میٛٲنٛۍ سَجَیٚشَن ہَسا چھِ تِمَن تہِ وُنکیٚنَس ہیٚکَن تِم اَگَر اَن بے روزگار چھِ تِم ہَسا ہیٚکَن پانہٕ پَنٕنیٚن زَنٛگَن پیٚٹھ کھَڑا گٔژھِتھ تِکیٛازِ وُنکیٚنَس چھُ اَسہِ وُنکیٚنَس ہَسا پَزِ اِنسانَس پَنُن جاب کَرُن کیٚنٛہہ مَطلَب کہِ سُہ ہیٚکہِ کیٚنٛہہ بِزنِس کٔرِتھ سُہ ہیٚکہِ کاشتہٕ کٲری کٔرِتھ وُنکیٚنَس اَگَر أسۍ وُچھو ڈِسٹرک بارامُلاہَس مَنٛز چھِ وُنکیٚنَس زیادٕ ژونٛٹھیٚن ہٕنٛز پٲداوٲری سُہ ہَسا ہیٚکہِ مَطلَب کہِ مَنٛڈی اَگَر تٔمِس گَرِ چھُ باغ سُہ ہَسا ہیٚکہِ یِمنٕے باغَن ہٕنٛز بیٚیہِ سُنٛد باغ تہِ ہیٚتھ گورمِنٹَس ہیٚکہِ لون ہیٚتھ پَتہٕ کَرٕ تَتھ مَنٛز پَنُن تہِ اِنویٚسٹمیٚنٹ کیٚنٛہہ گورمِنٹ تہِ دِیَس لون سُہ ہَسا ہیٚکہِ پَنُن مَطلَب کہِ پَنُن ہیٚکہِ سُہ باغ ہیٚتھ سُہ ہیٚتھ تَمہٕ پَتہٕ تہِ یا ہیٚیہِ تِم ژوٗنٛٹھۍ پَتہٕ کٕنہِ تِم ژوٗنٛٹھۍ نیٚبرٕ تٔمِس ہَسا میلہِ ولہٕ واریاہ فٲیِدٕ سُہ ہَسا ہیٚکہِ نہٕ پانےَ یوت نَسا ہیٚکہِ نہٕ سُہ نہٕ جاب کٔرِتھ کیٚنٛہہ سُہ ہَسا لاگہِ پَننہِ بِزنِس سۭتۍ دَہَن جاب دَہَن ہَسا دِییہ سُہ امہِ پَننہِ روزگار سۭتۍ روزگار وُنکیٚنُک نَسا چھُنہٕ سُہ دور کِہیٖنٛۍ